ہٮ۪لو ہیلو السلام علیکُم ہیلو وعلیکُم السلام اہن حظ آ تُہۍ چھِو حظ اَہن حظ آ اچھا اَدٕ یِمَے گٔے رٔژٕ کامہِ اَسہِ حظ ٲسۍ واریاہَس ایریاہَس منٛز ہر جایہِ ییٚتٮ۪تھ تُہۍ ژھٲنڈِو تَتٮ۪تھ مگر وۄنۍ گٔژھِو تُہۍ لال بازرٕ حظ چھُو تۄہہِ بۄٹہٕ کدلہٕ اَصٕل مَکان پیٖسہٕ ہَن تۄہہِ چھُو حظ بوٚڑُے مکان ضوٚرَتھ کِنہٕ لۄکٹُے گۄڈٕ ؤنِو مےٚ تُہۍ تہِ اَدٕ میٖڈیَم سایز چھُو ییٚتٮ۪تھ بۄٹہٕ کدلہٕ پۄکھرِبَل نِش مگر اَصٕل مَکان ہن مٮ۪نٹینٕڈ اَصٕل پٲٹھۍ یہِ ہیٚرِ بۄنہٕ فَرش فُروٗش ترٛٲوِتھ زٔمیٖن ہن چھُو اوٚڑ کَنال تَتھ نٮ۪بَر نٮ۪بَر تہٕ ٹوٹَل زٔمیٖن حظ چھُ سُہ دوٗن کَنال پیٚٹھی تہٕ اوٚڑ کَنال چھُو تَتھ یَلَے تَتھ چھُ گاڈنہِ ہن تہِ اَصٕل بَنٲوِتھ تَتھ حظ چھُ سورُے کینٛہہ فٔسٹ کٕلاس پٲٹھۍ پاتھ تہٕ سورُے کینٛہہ ترٛےٚ گاڑِ ہٮ۪کَن اَنٛدَر أژِتھ تہٕ أنٛدرۍ کِنۍ چھُ مکان تہِ بَڑٕ وٮ۪ل مٮ۪نٹینٕڈ بَڑٕ اَصٕل مَکان ہن بِلکُل حظ نوٚوُے تُہۍ ما بامبٛرِو تَمہِ خٲطرٕ کِہیٖنۍ تُہۍ ہیٚکِو یِتھ پگاہ تَتھ چھُنہٕ تَتھ حظ تَتھ حظ چھَنہٕ بِجلی بٔتۍ کُنہِ جایہِ لاگٕنۍ ہَتہٕ حظ تَتھ حظ چھُنہٕ کِہیٖنۍ تہِ آ یِمَن چھُو اَتہِ فرش ہیٚتھٕے کُنُن کیٛازِ تِمن چھُنہٕ حظ فِکسَرٕے فرٕش لٲگِتھ تہٕ تَتھ فَرشَس کِتھ کَنۍ تُلان اِس لیے چھُ نہ حظ فرنیٖچَر چھُ وۄنۍ اگرَے تُہۍ گۄڈٕ ریٹَس دٔرِو تہٕ تیٚلہِ ترٛاوَو فرنیٖچَر تہِ أتی تۄہہِ کیٛاہ بَجٹا وَجٹا چھُوٕ اَپٲرۍ حظ چھُو کَنال زٕ ڈاے کَرور گژھان یہِ حظ گژھِوٕ تۄہہِ ساڑ ژور کَرور نہ حظ وۄنۍ سُہ چھُ آمتُے وُچھ حظ محنت موٚزوٗرۍ چھےٚ آمژٕے تہٕ مگر وۄنۍ کَرورَن ہِنٛز کَتھٕ ما کَرو أسۍ وُچھ حظ رۄپیَس پانٛژھ ساس شےٚ ساس سُہ چھُ گژھان تِلہٕ خرچی اَسہِ تَمہِ تھوٚدُے چھُ گژھان وۄنۍ گوٚو اَسہِ چھُنہٕ اَتھ پٮ۪ٹھ حظ تھوٚمُت کیٚنٛہہ سُہ ہیٚکِو تُہۍ پانہٕ تہِ وٕچِتھ بہٕ کَرناوَو تُہۍ مکان مٲلِکَسٕے سۭتۍ کَتھ تُہۍ وُچھِو پانَے تٔمِس کیٛاہ چھُ نیُن تہٕ مےٚ کیٛاہ چھُ نیُن سُہ کیٛاہ رَٹہِ تہٕ بہٕ کیٛاہ رَٹہٕ تہٕ تُہۍ ہیٚکِو سُہ پانہٕ تہِ کَنفٲرٕم کٔرِتھ تِژھ نہ حظ چھَنہٕ کَتھ یورٕ چھنہٕ بے ایٖمٲنی اِنشاء اللہ کینٛہہ آ باغ چھُ بَڑٕ فٔسٹ کٕلاس آیہِ بَنٲوِتھ باتھ روٗم منٛز باتھ روٗم منٛز ہیٚرِ بۄنہٕ سٲرۍسٕے پنٛنٮ۪ن پَننٮ۪ن کَمرَن اَٹیچ باتھ روٗم ہیٚرِ تہِ بۄن تہِ بۄنہٕ کامَن باتھ روٗم تہِ نیٚبرٕ تہِ کامَن نیٚبرٕ باتھ روٗم الگ بَنٲوِتھ سۄ پریشٲنی چھِنہٕ تَتہِ کینٛہہ تَتہِ چھُ بَڑٕ اَصٕل حِسابَس منٛز سورُے کینٛہہ ہاں کیٛاہ حظ چھُو وَنان آ صُبحَس یِیِو تُہۍ بہٕ ہاوٕ تۄہہِ کیٚنٛہہ پَرواے چھُنہٕ صرف کٔرۍزیو مےٚ اَکھ اوٚڑ گَنٹہٕ برٛونٛٹھ حظ فون کہِ أسۍ آیِوٕ تاکہِ بہٕ تھاوٕ تِمَن تہِ ؤنِتھ تہٕ تِم تھاوان تویتہِ کُنٛز وُنٛز تَتٮ۪تھ ٹھیٖک چھِ حظ اوکے السلامُ علیکُم